گورمٮ۪نٛٹَن دِتۍ واریاہ اَصٕل سِکیٖم کہِ مَطلب گولڈَن کارڈ تَمہِ وجہ سۭتۍ چھِ غریٖبَن واریاہ سہوٗلیت مطلَب تِمَن چھِنہٕ دَوا تہِ نہٕ تیوٗتاہ درٛوٚگ بَنان کِہیٖنۍ تِمَن چھِ واریاہ سہوٗلیت یِمَن چیٖزَن منٛز یِوان مطلب تِم چھِ ہٮ۪کان اَصٕل پٲٹھۍ پیشَنٹَس نِتھ تور مطلب نہ چھِ تِمَن تیوٗتاہ دَوا درٛوٚگ پٮ۪وان نہ چھِ تِمَن کانٛہہ پرٛابلِم گَژھان لیکِن اَکھ یہِ مطلب ہاسپِٹَل مطلب پرٛایویٹ ہاسپِٹَلَن منٛز چھِ وۄنۍ یہِ اَکھ دٔلیٖل تَتہِ چھِ أکِس پیشَنٹَس جلدی سَنان مطلب تہٕ اگر کُنہِ چیٖزَس دود آسہِ تہٕ تِم چھِ جلدی واتان بیٚیہِ چھِ یہِ واریاہ زیادٕ کٕلیٖن تہِ آسان تِم لیکِن گورمٮ۪نٛٹ ہاسپِٹَل تہِ چھِ کٕلیٖن آسان بَٹ تیوٗتاہ چھِنہٕ آسان کِہیٖنۍ نہ چھِ تَتہِ پیشَنٹَس تِتھ پٲٹھۍ تیوٗتاہ سَنان لیکِن مطلب اگر اَکھ غریٖب آسہِ سُہ ہیٚکہِ نہٕ تیوٗتاہ اٮ۪فٲڈ پرٛایویٹ ہاسپِٹَلَس منٛز کٔرِتھ کِہیٖنۍ کیٛازِکہِ سُہ چھِ مَجبور گورمٮ۪نٛٹ ہاسپِٹَلَس منٛز گژھُن مگر تَتہِ چھِنہٕ ڈاکٹَر تہِ نہٕ تیوٗتاہ سَنان پیشَنٹَس کِہیٖنۍ کیٛازِکہِ تَتہِ چھِ واریاہ پیشَنٹ مَطلب یِم واریاہ تکلیٖفَس منٛز چھِ آسان تَتہِ چھی نہٕ ڈاکٹَر وَقتَس پٮ۪ٹھ چھِنہٕ تِمَن تَتہِ آسٲنی کِہیٖنۍ یا چھِ آسان تِم بیٚیہِ کُنہِ جایہِ تَمہِ وَجہ سۭتۍ چھِ گَژھان أکِس پیشَنٹَس سَڈَنلی ڈٮ۪تھ کیٛازِکہِ یُس پرٛایویٹ ہاسپِٹَل چھُ تَتہِ چھِ پیشَنٹَس واریاہ زیادٕ سَنان لیکِن اکھ غریٖب ہٮ۪کہِ نہٕ تیوٗتاہ اٮ۪فٲڈ کٔرِتھ کیٛازِکہِ أمیٖر ہیٚکہِ گٔژھِتھ تَمہِ وَجہ سۭتۍ چھِ تَتہِ واریاہ زیادٕ کِیَر أکِس پیشَنٹَس مِلان لیکِن گورمٮ۪نٛٹ ہاسپِٹَلَس منٛز چھَنہٕ تیوٗتاہ کِیَر مِلان أکِس پیشَنٹَس نہ چھِ تَتہِ تیوٗتاہ سَنان بَٹ میٛانہِ حِساب چھُ مطلب پرٛایویٹٕے ہاسپِٹَل ٹھیٖک لیکِن پرٛایویٹ ہَسپَتالَن منٛز چھِ زیادٕ لوٗٹان تہِ پونٛسہٕ کیٛازِکہِ تَتہِ چھِ تِم مطلب یوٗتاہ تِم وَنَن تیوٗتاہ چھُ اَکھ پے مَطلب گَژھان پیشَنٹ پَتہٕ پیشَنٹَس یُس سۭتۍ چھِ سُہ چھِ مَجبوٗر گژھان تیٖتیٛاہ پونٛسہٕ دِنہٕ خٲطرٕ کیٛازِکہِ اگر تیوٗتاہ مَطلب پرٛٮ۪فَر کَرو أسۍ گورمٮ۪نٛٹ ہاسپِٹَلَن منٛز تَتہِ تیوٗتاہ مطلب واتان مطلب اَکھ ڈاکٹَر أکِس پیشَنٹَس مطلب سٲری گَژھٕ ہَن تیٚلہِ تُکنُے کٕہۭنۍ سَنے نہٕ یِمَن پرٛایویٹ ہاسپِٹَلَن نہ گژھے کانٛہہ لیکِن یہِ چھِ سٲنی پرٛابلِم یہِ چھِ سانہِ سوسایٹی ہِنٛز پرٛابلِم مطلب أسۍ چھِنہٕ تیوٗتاہ پرٛٮ۪فَر کَران گورمٮ۪نٛٹ ہاسپِٹَل کِہیٖنۍ أسۍ چھِ وَنان أسۍ سیوٚدٕے گٔژھِو یور پرٛایویٹ ہاسپِٹَل